أسۍ حظ چھِ کَران زٔمیٖندٲری أسۍ چھِ زٔمیٖندٲری کَران سونٛتہٕ پٮ۪ٹھَے ییٚلہِ مارٕچ چھُ واتان مارچَس اَکہٕ وُہ مارچہٕ پَتہٕ چھُ اَکہٕ مارٕچ دۄہ چھِ آسان نَوروز نَوروز پَتہٕ چھِ أسۍ گۄڈَے کَران وارِ ہِنٛز کٲم وَوان چھِ وارٮ۪ن ہِنٛدۍ بیٛٲلۍ مختلف بیٛٲلۍ چھِ آسان تِم چھِ أسۍ وَوان سبزی یُس تہِ ہاکھ چھُ آسان رَزما چھِ آسان اَلہٕ چھِ آسان وانٛگَن چھِ آسان رُوانٛگَن چھِ آسان بقایات ٲلوٕ چھِ آسان مَکٲے چھِ وَوان یِم مختف چیٖز چھِ أسۍ وَوان نَوروز پَتہٕ اَکھ زٕ دۄہ گٔژھِتھ وارٮ۪ن تہٕ تِم بیٛٲلۍ چھِ پیٚوان اَسہِ ژھانڑٕنۍ کُس بیول چھُ اَصٕل کَتٮ۪ن بَنَن تِم تِم چھِ پیٚوان تورٕ اَنٕنۍ اَدٕ یا گاڑِ منٛز گژھِ نفر یا پنٕنۍ آسہِ یا لوکَل گاڑِ منٛز گژھِ تہٕ پیٚوان چھُ گژھُن اَنٕنۍ چھِ تِم بیٛٲلۍ آسان ژھٲنٛڑِتھ تِم چھِ وۄپدان کُس کُس چھُ اَصٕل تہٕ أسۍ حظ چھِ اَنان شہر یِمَن بیٛٲلۍ دَفتَرو پٮ۪ٹھٕ یا پرٛیویٹ تہِ آسہِ کُنہِ کٕنُن تہٕ اَنان چھِ یا ایٚگرِکَلچَر والٮ۪ن ہیٚمو تہٕ اَنان چھِ اَکثر چھِ آسان ایٚگرِکَلچرُک بیول واریاہ اَصٕل تہِ چھُ اَتھ یَپٲرۍ نفر اَسہِ پھیران یا اگہٕ توٗرۍ گژھو تہٕ اَنو تہٕ پَتہٕ حظ چھِ أسۍ اَمہِ پَتہٕ اَدٕ یا وٕ مارٕچ آے مۄکلہِ یا وٕ مارچَس اَندَر اَندَر کَرو تھٔج نارٮ۪ن ہُنٛد سَنٛز تھٔج نٲر کھَنو یا ٹٮ۪کٹَر وایوس کَرو صاف تُلہوس دا مۄنٛجہِ چھِ آسان ہردٕچ تَتھ تِم چھِ تُلان تھوٚد دِوان چھِس یہِ ٹۄنٛگرِ سۭتۍ یا ٹٮ۪کٹَر سۭتۍ دِوان پھِر اَکھ زٕ پَتہٕ چھِ نِوان گَرِ گانہٕ منٛز تہِ آسہِ گُہہ وُہہ سَمیومُت پَہہ وَہہ یا بیٚیہِ کینٛہہ کھاد آسہِ ترٛاوٕنۍ اَمہِ دۄہ کینٛہہ تَلہٕ اَمہِ سۭتۍ کَچھ یی نہٕ کینٛہہ تہٕ وَوان چھِ أسۍ کَران چھِ أسۍ تھٔج نٲر تیار ٹٮ۪کٹَر سۭتۍ تہٕ أسۍ چھِ ترٛ أسۍ حظ چھِ کَران یِم تھٔج نارٮ۪ن ہُنٛد تیٲری تھٔج نٲر تھَوان چھِ تیار کٔرِتھ سۄ چھِ آسان مگر توٚتانۍ خۄشِکٕے پَتہٕ ییٚلہِ بیول وَونُک چھُ موقعہٕ واتان اَپریلَس منٛز چھِ بیول وَوان تَمہِ دۄہ چھِ کَران أسۍ کٲم لاگان تَتھ آب دیوان چھِس ٹٮ۪کٹَر سۭتۍ پھِرۍ زٕ ترٛےٚ تَمہِ پَتہٕ چھِ اَنان مٔزوٗر ؤزوٗر چھِ آسان سُہ چھِ کَران تَتھ کٲم بیرٕ ویرٕ شیران تھَوان تیار کٔرِتھ تہٕ پَتہٕ چھِ أسۍ بیول ہیٚوان سُہ چھُ وَوان أسۍ ییٚلہِ دۄہ پانٛژَن ٲٹھَن دۄہَن آسہِ سُہ آبَس منٛز ترٛومُت پَتہٕ خۄشِک کَرنہِ سُہ چھُ پَتہٕ تتھ چھِ زیٚوان ترٕ سُہ گژھان چھِ تَتھ تھَل ہِش تھوڑا پَتہٕ چھِ وَوناوان سُہ مُہنِوِس اَتھِ سُہ چھُ وَوان ژتجی ہَن دۄہَن چھِ اَسہِ پیٚوان پَتہٕ تَتھ رٲچھ کَرٕنۍ پٲروی کَرٕنۍ آبَس اَتھ کھاد چھَکٕنۍ آب تھَوُن راوٕچھ کَرٕنۍ یُن گژھُن رٲچھ کَرٕنۍ کوتَر ما کھیٚن جانوَر کانٛہہ ما کھیٚیہِ نۄقصان ما گژھِ ژتجی ہَن دۄہَن ژتجی دۄہہِ پَتہٕ چھِ أسۍ کَران دانہِ زٔمیٖن تیار یَتھ زَن تھَل رُونہٕ یِوان چھِ تَتھ زٔمیٖنَس حظ چَلان اَسہِ پَہہ گَرِ آسہِ یا مٔلۍ اَنو یا کیٛاہ کَرو مگر اَنان چھِ پَہہ ترٛاوان چھِس برابر پَتہٕ چھِ دانہِ یہِ دانہِ بیول حظ چھِ اَسہِ آسان مختلف اوٚنمُت اَدٕ یا سرکٲرۍ چیٖنی آسہِ تَتھ چھ ونان کے کُنتٲجی یا سفید چیٖنی آسہِ تَتھ چھِ فصٕل بَنان واریاہ زیادٕ یا مُشکہٕ بُدٕچ آسہِ یا روٗسی آسہِ تَتھ چھِ گۄڈٕ وۄزُل أکِس دانہِ قٕسمَس وَنان گۄڈٕ وۄزُل تہٕ یِمو بیٛالیو منٛز حظ چھِ زیادٕ نہ فٲیدٕ منٛد یِوان سفید چیٖنی مگر لاگَتھ گژھیٚس آسٕنۍ واریاہ کھاد حظ چھُ مختلف کھادٕ پیٚوان اَننہِ ایٚگرِکَلچَر وٲلۍ دِوان چھِ یا پرٛیویٹ چھِ أسۍ اَنان تہٕ تَتھ چھِ أسۍ واتان کَران اَصٕل پٲٹھۍ یہِ تھَل چھِ أسۍ کَڑان پَتہٕ سۄ رُوان چھِ اَتھ یُس زَن سُہ زٔمیٖن آسہِ یَتھ یہِ سفید چیٖنی رُونہٕ یِیہِ اگر تَکُر زٔمیٖن آسہِ تَتھ چھُنہٕ سُہ ہیٚکان بٔنِتھ خاص کینٛہہ تَتھ چھِ پیٚوان رُوُن سر سفید چیٖنی یا کے کُنتٲجی یُس سُہ آبہٕ دار زٔمیٖن آسہِ سریہ دار زٔمیٖن آسہِ تَتھ چھِ پیٚوان رُوُن سفید چیٖنی تَتھ چھِ پیٚوان لاگَتھ تہِ لاگٕنۍ سٮ۪ٹھاہ تَتھ چھِ وقتہٕ پٮ۪ٹھ نٮ۪نٛدٕ تہِ پیٚوان کَرٕنۍ ہامہٕ پیٚوان ژھانڑُن گاسہٕ ما آسیٚس کینٛہہ ما آسیٚس تَتھ چھُ مٔزوٗر تہِ واریاہ لگان تَتھ چھُ پَتہٕ پَتہٕ واریاہ پیٚوان پَکُن پَتہٕ چھِ پیٚوان تَتھ رٲچھ کَرٕنۍ وایاہَس کالَس تہٕ پَتہٕ حظ چھِ أسۍ اَتھ نٮ۪نٛدٕ وٮ۪نٛدٕ کَران اَنان مٔزوٗر ژھٲنٛڑِتھ واریاہ مٔزوٗر تہِ پیٚوان انٕنۍ بازاوقات بَنہِ بازاوقات چھِ دۄیہِ دُہۍ بنان ترٛیٚیہِ دُہۍ بَنان یِم چھِ پیٚوان اَسہِ اَنٕنۍ تہٕ اَتھ نٮ۪نٛدٕ کَرناونہِ زٕ نٮ۪نٛدٕ اَکہِ نٮ۪نٛدِ سۭتۍ نہ حظ چھُنہٕ یہِ ٹھیٖک گژھان کینٛہہ اَتھ چھِ پیٚوان نٮ۪نٛدٕ زٕ کَرنہِ پَتہٕ چھِ اَتھ پیٚوان آبہٕ رٲچھ کَرٕنۍ پرٛٮ۪تھ دۄہ پیٚوان گژھُن نفرَس سُہ چھُ اَتھ رٲچھ کَران آب تھاوان وقتہٕ کُنہِ ساتہٕ آسیٚس کَم تھَوُن کَریٚس کَم کُنہِ ساتہٕ آسیٚس زیادٕ تھَوُن تھَیس زیادٕ تَتھ چھِ پیٚوان رٲچھ کَرٕنۍ یا چاروٲے ما وَسیٚس یا کینٛہہ ما اَتھ چھُ واریاہ پَتہٕ پَتہٕ پیٚوان پَکُن تہٕ یوٚتانۍ یہِ ہردٕ تیار گژھِ پَتہٕ ییٚلہِ یہِ تیار چھُ گژھان ییٚکیٛاہ اَزکَل چھِ ہیٚوان یِمَے ہیٚلہِ ویٚلہِ چھُ درٛامُت دانہِ تہٕ اَز چھُ نیران ہیٚرِمُے یہِ گژھِ تیار اَتھ لَگہِ وۄنۍ نٔیِس رٮ۪تَس تانۍ نَیہِ رٮ۪تہٕ چھُ اَسہِ یِتھَے کَنۍ بیٚیہِ مٔزوٗر ؤزوٗر بیٚیہِ ژھانڑٕنۍ تہٕ کُنہِ ساتہٕ بَنَن وقتَس پٮ۪ٹھ کُنہِ ساتہٕ بَنَن نہٕ لَگان چھِ توٗرۍ وایاہَس کالَس کیٛازِ مٔزوٗر چھِنہٕ بَنان سہل سہل کینٛہہ ساس ساس رۄپیہِ تہِ دِمو مٔزوٗرَس سہل سہل چھُنہٕ بَنانٕے تہٕ پَتہٕ چھِ ہیٚوان یِم ریٹ اَسہِ واریاہ زیادٕ یِم بِہٲرۍ تہِ چھِ نٮ۪برِم یِوان یِم چھِ واریاہ ریٹ ہیٚوان پَتہٕ زیادٕ مجبوٗری حِسابہٕ کیٛازِ پَنٕنہِ اَتھِ چھُنہٕ اَسہِ یِوان کَرنہٕ کِہیٖنۍ کہِ بَچہِ چھِ آسان آوٕرۍ ڈِوٹِیَن پٮ۪ٹھ چھِ آسان یا کاربٲرۍ چھِ یا تعلیٖم چھِ پَران یا کینٛہہ چھِ آسان بیٚیہِ چھُکھ نہٕ وۄنۍ تیوٗت پرٛٲنۍ پٲٹھۍ پرٛانہِ وقتہٕ أسۍ ٲسۍ پانہٕ تہِ کَران پرٛ پرٛانہِ وقتہٕ ٲسۍ أسۍ پانَے زیادٕ ہَنہ کَران تہٕ یا پَتہٕ چھِ أسۍ اَنان اَمہِ بروںٛہہ چھِ أسہِ اَتھ وَونَس منٛز گۄڈٕ چھَکان یوٗری ڈاے ڈاے کھاد پوٚٹاش چھِ چھَکان یا ہو بیٛاکھ چھِ پۄپہٕ کھاد چھِ وَنان تَتھ تہٕ سۄ چھِ چھَکٕنۍ تَمہِ سۭتۍ چھُ اَتھ فصٕل بَنان راے چھُس نہٕ گژھان کینٛہہ نَتہٕ چھِ سفید چیٖنی یَس ہیٚکان راے گٔژھِتھ ییٚلہِ وۄنۍ یہِ تھلۍ أسۍ لاگان چھِ تَمہِ دۄہ چھِ أسۍ چھَکان اَتھ گۄڈَے پوٚٹاش تہٕ بیٚیہِ ڈاے کھاد پَتہٕ چھِس چھَکان نٮ۪نٛدٕ کَرٕووس تہٕ پَتہٕ چھَکوس ڈاے کھاد نہٕ کینٛہہ پَتہٕ چھَکوس یوٗریا تہٕ تَمہِ سۭتۍ چھِنہٕ چھِ تھَل پھیران بیٚیہِ نٮ۪نٛدٕ دَوا ییٚمہِ سۭتۍ نٮ۪نٛدٕ سہوٗلیت یی نٮ۪نٛدِ یِیہِ پَتہٕ چھِ پیٚوان نٮ۪نٛدٕ وٲلۍ لاگٕنۍ تِم نٮ۪نٛدٕ وٲلۍ تہِ چھِ پونٛسہٕ ہیٚوان تِمَن چھِ پَتہٕ پَتہٕ پَکان پیٚوان پَتہٕ بَناونَس اَتھ چھِ آسان یہِ نٮ۪نٛدٕ کَرنہِ اَتھ چھِ صفٲیی کَرٕنۍ گام چھُس آسان گاسہٕ چھُس آسان اَتھ چھِ پَتہٕ پَنٕنۍ نفر تہِ پَتہٕ پَتہٕ پَکان کھیٚن چیٚن ہیٚتھ ترٛیش ہیٚتھ تہٕ بیٚیہِ گژھِ یہِ دانہِ صاف گژھُن اَتھ گژھِ فصٕل بَنُن ٹھیٖک اَدٕ چھِ اَسہِ ہَردٕ فصٕل فصٕل بَنان